کٲشر زبان چھِ واریاہ پرٲنۍ زبان ہنٛدوستان کِس ٲییٖنس منٛز یِم زٕتووُہ زبان بولنہٕ چھِ یِوان تتھ منٛز چھِ کٲشر تہِ اکھ زبان أسۍ چھِ پننہِ امۍ زبانہِ سۭتۍ پہچاننہٕ یِوان اگر أسۍ وُنہِ کُنہِ تہِ جایہِ ہندوستانس منٛز گژھان چھِ تہٕ تتہِ چھِ سانہِ زبانہِ سۭتۍ اسہِ پریزناوان کٲشر زبان بولٕنۍ چھِ واریاہ سہل تہٕ آسان کشیٖر منٛز چھِ جنوبی کشمیٖرس منٛز الگ پٲٹھۍ کٲشُر یِوان وننہٕ تہٕ شُمٲلی کٔش کشمیٖرس منٛز الگ پٲٹھۍ کٲشُر یِوان وننہٕ